مےٚ حظ چھُ پَنُن اَکھ خواب حظ اوس مےٚ کہِ کیٛاہ چھِس وَنان ییٚکیٛاہ یہِ بہٕ کَرٕ ہا کٲم بہٕ بَنہٕ ہا پٕلَس تھری لیکچَرَر مےٚ حظ اوس سُہ زِندگی ہُنٛد واریاہ زیادٕ خاب یَتھ متعلق حظ مےٚ کٲم کَرے مےٚ حظ دَپے بہٕ کَرٕ ہا گریجویشَن گریجویشنہِ پَتہٕ کَرٕ ہا بہٕ اٮ۪م اے اٮ۪م اے پَتہٕ اوسُم شوق کَرٕ ہا یہِ نیٹ سیٚٹ پَتہٕ حظ اوسُم شوق کَرٕ ہا یِہٕے گژھہا وۄتھٕ ہا گژھٕ ہا پٕلَس تھری لیکچَرَر مےٚ حظ اوس پَرنَس سۭتۍ لَگاو میانہِ ماجہِ نہ حظ ٲسۍ نہٕ أسۍ گَرٕ کامہِ لٲگۍ مٕتۍ میانہِ ماجہِ نہ حظ چھُنہٕ مےٚ زٕہٕنۍ ووٚنمُت ژٕ سار پہہ اَسہِ حظ اوس گَرَس منٛز زٔمیٖندارنہ ماحول میٛانہِ ماجہِ حظ آسہٕ سانہِ ہَمساے زَنہِ یِوان تَتھ منٛز حظ ٲس اَکھ تٔمِس ٲسۍ وَنان حاجا تٔمِس حظ ٲسۍ وَنان کٲشِر پٲٹھۍ حاجہِ ماسہٕ مگر یہِ حاجہ ماس حظ ٲسۍ سخ میانہِ ماجہِ یِوان ژٕ کَرناوُن کوٗر کٲم تٔمۍ حظ تھایہِ پَنٕنہِ سارے ژۄنوَے کورِ اَن پَڑھ مَگر شُکُر حظ خۄدایَس کُن یۄس حظ یہِ میٲنۍ موج چھےٚ أمۍ حظ دِژ اَسہِ بَچَن پتھ سَکھ قۄربٲنی میٛانہِ ماجہِ حظ کٔر ٹیبہٕ موزوٗرۍ مگر أسۍ پرنٲیِن اَسہِ حظ اوس مول نوکری مگر یۄس حظ یہِ میٲنۍ موج ٲس یہِ حظ ٲس کران کٲم أمِس حظ اَسہِ حظ اوس مول چَپرٕٲسۍ پوسٹَس پٮ۪ٹھ پھٲیِز مگر سٲنۍ موج حظ ٲس کَران اَمہِ قٕسمُک خرٕچ حِساب کِتاب اوسُن تیُتھ تھوٚمُت تٔمۍ حظ پرنٲے ٲسۍ ترٛنوٕے بٔے بارٕنۍ بٕتہِ حظ تٔمِس حظ ٲس سمٕجھ أکِس کورِ چھِ یہِ پَرُن زیور آسان میٛانہِ ماجہِ حظ کٔر کٲم میٛانہِ ماجہِ حظ کٔر سٮ۪ٹھاہ محنت میٛانہِ ماجہِ حظ کٔر اَتھٕ کٲم فردٕ کٲم میٛانہِ ماجہِ حظ کوٚر میٲنِس مٲلۍ سُنٛد تَنخواہ حِساب حِساب سان خرٕچ أسۍ حظ لٲگِنۍ بال بَچھِ شُکُر حظ خۄدایَس کُن بہٕ پرناونَس تٔمۍ حظ یُنِورسِٹی لیولہِ مےٚ حظ اوس تَمہِ پَتہٕ شوق بہٕ کَرٕ ہا بہٕ کَرٕ ہا پٕلَس تھری لیکچَرَر مگر مےٚ حظ آیہِ زِندگی منٛز تِتھۍ کینٛہہ اُتار چَڑاو ییٚمہِ وجہ سۭتۍ ہیوٚک نہٕ مےٚ برونٛٹھ کُنَتھ یہِ پَنُن گول حٲصِل کٔرِتھ ایٚچیٖو کٔرِتھ مگر اَکھ چیٖز چھِ کہِ ییٚلہِ حظ بہٕ آز باقٕے نفر چھسَکھ وٕچھان خاندَر کٔرِتھ پَران باقٕے کورِ چھِ وٕچھان چھَسَکھ حظ پَران پَنُن زِندگی ہُنٛد خاندرٕ پَتہٕ تہِ تھاوان پَنُن زند زِندَگی یہِ جٲری پَرنُک سَفر جٲری بہٕ تہِ حظ چھَس ویٚژھان اَمی چیٖزَن حظ کَرنَس بہٕ ماٹِویٹ کہِ بہٕ تھاو پَنُن پَرنُک سَفر جٲری دَپان حظ تِن کہٕ تِن کہٕ چھُ سَمنٛدر سَمان بہٕ حظ چھَس دَپان اگر اللہ تعالٰی ہن اللہ تعالیٰ ہَن یوٚژمُت اوس اِنشاء اللہ کَرٕ بہٕ پَنُن گول ایٚچیٖو بہٕ اَنہٕ پَننہِ ماجہِ ہُنٛد خواب یہِ بَجا تٔمِس حظ اوس سَکھ سٮ۪ٹھاہ خواب میٲنۍ یہِ کوٗر پَرِہہ نا جب کہِ أمۍ باپَتھ باقٕے تٔمۍ نہ حظ بوٗز نہٕ باقیَن زَنٮ۪ن ہُنٛد کِہیٖنۍ میانہِ پیچنہِ تہِ حظ تھایہِ سارے کورِ اَن پَڑھ مگر میانہِ ماجہِ نہ حظ بوٗز نہٕ لُکَن ہُنٛد میٲنۍ موج حظ ٲس پانہٕ اَن پَڑھ مگر سۄ حظ ٲس نظرِ شِناخت میٛانہِ ماجہِ حظ چھِ ٲسمٕژ پَتہ یہِ پَرُن لیکھُن چھُ أکِس کورِ زیٚور آز حظ یُس تہِ زِندگی ہُنٛد قدم چھُ گژھان بہٕ حظ چھَس شُکُر گُزار کَران دُعاہَن منٛز آسان منٛگان بٲری تعلہَس وَنان میٲنِس مٲلِس ماجہِ تھاو صحت سَلامَت خاص کَر سانہِ ماجہِ حظ دِژ قربٲنی اگر نہٕ حظ بہٕ اگر نہٕ حظ بہٕ ماجہِ پَرنٲومٕژ آسہٕ ہا بہٕ نہ حظ آسٕہ ہا نہٕ شاید زِندگی زِندگی منٛز کینٛہہ گورمٮ۪نٛٹ جاب نہ حظ چھُنہٕ سٲلِم آسان کینٛہہ مگر شُکُر حظ خۄدایَس کُن پَنُن تَلاش ماش چھِ ہٮ۪کان کٔرِتھ ساروی کھۄتہٕ چھِ دَہَن سۭتۍ ہٮ۪کان کَتھ باتھ حظ کٔرِتھ